اَمہِ تِلُک نگیٹِو اٮ۪کسپیٖرینس ہیٚکہٕ بہٕ اَمہِ تِلٕچ یہِ ؤنِتھ زِ قۭمتھ یُس اَمہِ تیٖلُک چھُ سُہ چھُ واریاہ زیٛادٕ قۭمتھ چھُ واریاہ زیٛادٕ یۄس اَمیُک مٮ۪قدار یُس اَتھ منٛز تِلُک چھُ آسان سُہ چھُ واریاہ کم اگر أسۍ اَمی مطلب یس اَمہِ قۭمتٕچ تِلہٕ بوتل اَنو مستہٕ خأطرٕ بازرٕس یِم باقے قٔسٕم چھ اویلیبل آسان یِم اَسہِ باقے یہِ قٔسٕم ملان چھ تِمن اگر أسۍ امی قٕمتِچ اَنو مگر تِمن منٛز یُس مٮ۪قدار چھُ تِلُک آسان مےٚ وٕچھمُت چھُ تِمن چھُ آسان واریاہ زیٛادٕ اَمہِ لحاظہٕ أمۍ کہ لِحاظہٕ اگر تَتھ تِلہٕ بوتلہِ چھ وچھ چھُ مےٚ پانہٕ وٕچھمُت تَتھ تِلہٕ بوتلہِ اگر أسۍ ترٛے رٮ۪تھ چھ نیران یتھ چھ مُشکلی سان اَسہِ رٮ۪تھ نیران تی تَتھ مطلب تَمہِ قٕمتٕچ تِلہٕ بوتلہِ یۄس اَسہِ باقے یم اسہِ ایویلیبل چھُ بازرس منٛز یِم اسہِ باقے تِلہٕ بوتلہٕ چھ ملان تہٕ تیٖل چھُ اَتھ منٛز کم تِلُک مٮ۪قدار چھُ بوتلہِ منٛز اَتھ منٛز کم آسان تہٕ بیٚیہِ حظ چھُ یہِ قٕمتھ تہ چھُ أمیُک واریاہ زیٛادٕ آسان